سٲنس بَڈگام ڈِسٹرکَس منٛز چھِ ساروی کھۄتہٕ بوٚڑ دۄہ یِوان مَناونہٕ بوٚڑ دۄہ سُہ گوٚو نَوروز یُس ساروی کھۄتہٕ چھُ یِوان مَناونہٕ یا عیٖد چھےٚ عیٖدالفِطر سۄ تہِ چھِ یِوان واریاہ دوٗم دامہٕ سۭتۍ مَناونہٕ یہِ گوٚو سُہ بوٚڑ دۄہ یُس واریاہ ییٚمہِ سۭتۍ چھُ یِوان مَناونہٕ پَنٕنیو جوشو جوشہٕ سۭتۍ چھِ یِوان مَناونہٕ مطلب یُس یہِ نوروز چھُ یہِ چھُ زیادٕ مَناوان شی یِم شی آسن تِم چھِ اَتھ زیادٕ مَناوان مُسلمانن منٛز یُس اکھ فِرقہٕ چھُ سۄ گٔے شی تِم چھِ اَتھ زیادٕ مَناوان اَتھ ہِیِس بٔڑِس دۄہَس اَتھ منٛز چھِ واریاہ یِم یِوان کرنہٕ سِنۍ یِوان رَننہٕ بَچن یِوان پوٚنسہٕ دِنہٕ ڈوٗنۍ گٔے ساروی کھۄتہٕ ڈوٗنۍ اکھ ڈوٗنیو سۭتۍ بیٚیہِ نَدریو سۭتۍ یِمو دۄیو چیٖزو سۭتۍ چھُ یہِ نوروز یہِ بوٚڑ دۄہ یِوان مطلب پہچھان نہٕ آز چھُ یہِ بوٚڑ دۄہ عیٖد چھےٚ عیٖدِ پٮ۪ٹھ چھِ کڑان فِطٕر رٮ۪تَس چھِ روزان روزدر یِتھُے عیٖد چھِ واتان پَتہٕ یوٗتاہ فِطر نیرِ أکِس نَفرَس سُہ فِطٕر چھِ کڑان پَتہٕ چھِ سُہ دِوان کٲنسہِ غریٖبَس تَتھ چھِ أسۍ وَنان زَکاتہِ فِطٕر سُہ چھُ دِوان کٲنسہِ غریٖبَس نوروزَس پٮ۪ٹھ یِم لۄکٕٹۍ لۄکٕٹۍ شُرۍ چھِ آسان تَمن چھِ اَنان نٔے نٔے پَلو خاص کر چھِ اَنان تٕمن پھیرن پَتہٕ چھُ پھیرنن منٛز آسان زٕ چَندٕ اکھ چھُ آسان دٔچھنہِ بیاکھ چھُ آسان کھوورِ تِمن پھیرنن منٛز چھُ پَتہٕ تِمَن ڈوٗنۍ تھاوان شُرٮ۪ن پٮ۪ٹھٕ چھِکھ دِوان ٹیب سُہ گوٚو ساروی کھۄتہٕ بوٚڑ یہِ چیٖز